ہیٚلو وعلیکُم سَلام اَہَن حظ أسۍ حظ چھِ ڈاکٹر مارِفت اَچھا اَچھا تُہۍ چھِو حظ راتٕکۍ پیشَنٹہٕ اَہَن حظ اَچھا تۄہہِ کیٛاہ کیٛاہ پَتہٕ اوسوٕ مےٚ دیُمُت اَچھا بوٗزِو بوٗزِو یُس حظ میٛون پَتہٕ کھیٚے تہٕ وُچھِو تُہۍ صُبحے کھٮ۪ون چاے پٮ۪ٹھ تُہۍ چیٚیِو صُبحے چاے تَمہِ پَتہٕ کھیٚیِو سُہ میٛون پَتہٕ تَمہِ منٛز اَکھ پھوٚل یُس وۄزُل پَتہٕ چھُ مےٚ دیُمُت سُہ کھیٚیِو تُہۍ شۄنٛگَن وقتَن وَرُم شَرُم آسہِ کیٚنٛہہ باسان تَمہِ سۭتۍ وَسہِ بیٚیہِ یُس مےٚ بٲتَل دِژٲیمےَ سُہ چھُ دۄہَس دویہِ پھِرِۍ چٮ۪نۍ اِنشاللہ گژھِ فرق بیٚیہِ اَگر تۄہہِ وَرُم آسٮ۪و کیٚنٛہہ باسان اَتھ گژھِ شیٖنہٕ ٹَکورٕ کَرُن تہٕ تَمہِ سۭتۍ تہِ ہٮ۪کہِ اَہَن حظ دَگ حظ کرِ اَتھ فَلحال دَنٛد چھُ کوٚڑمُت دَگ کرِ فِلحال پانٛژَن شین دۄہَن تَمہِ پَتہٕ گژھِ ٹھیٖک تُہۍ کھیٚیِو دوا وقتَس پٮ۪ٹھ اِنشاللہ گژھِ فرق اَہَن حظ تُہۍ حظ ہیٚکِو یِتھ سٲنِس کِلنِکَس پٮ۪ٹھ أسۍ چھِ آسان نَوِ بَجہِ تہِ نَوِ بَجہِ پٮ۪ٹھٕ شین بَجن تام شامچٮ۪ن اَہَن حظ چِٹھِ پٮ۪ٹھ ہَے چھُ سون نَمبر تہٕ کِلِنِکُک دِتھ اَگرے تۄہہِ باسہِ باسان آسہِ تُہۍ حظ ٲسِو تَتھ پٮ۪ٹھ کال کران یا تہِ کٔرِو ڈایریٚکٹ کال

کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ نہَ حظ چھُنہٕ ییٚلہِ نہٕ تۅہہِ باسٮ۪و تُہۍ حظ ٲسۍ زیٚو مےٚ فون کران تہٕ فِلحال کھیٚیِو تُہۍ دوا